وعلیکُم اسلام ٹھیٖک چھِو حظ الحمدُ اللہ تُہۍ چھِو حظ ٹھیٖک اصٕل پٲٹھۍ بِلکُل کٕم چھِو اچھا اچھا بِلکُل آ تُہنٛد رپوٹ یِم تۄہہِ اَسہِ کیٚنٛہہ ٲسِو سوزمٕتۍ تِم چھِو تۄہہِ سوزمٕتۍ مگر تِم چھِ اَڑلیٚکی پَہم تِمن منٛز چھُو توہہِ تُہۍ دِیزیٚو تِمن بیٚیہِ نظر تِمن منٛز چھُ واریاہن تُہۍ وٕچھِو یِم تتھ منٛز وٕچھِو تُہی تتھ منٛز چھُ مِشن تۄہہِ تھومُت یُس زَن پرٛوڈکٹ رِوِو اوس دِیُن پروڈکٹ رِوِو یُس اوس دِین کُنتہِ چیٖزس مُتعِلق یۄس پَنٕنۍ راے ٲسۍ دِنۍ کیاہ باسیو سُہ چھُنہٕ تتھ لیٖکِتھ کُنی جاے بیٚے کۭتیاہ کَنٹیکٹ ٲسۍ یِمن کوتاہ کیاہ اوس واتان حساب وغیرہ کَلکُلیشن ٲسۍ تۄہہِ یتھ کا کَرٕنۍ سۄتہِ چھونہٕ کٕرمٕژ کِہنۍ تہِ باقٕے اوس یہِ پروجیٚکٹ یہِ کیاہ اوس یہِ پروجیکٹ یُس یہِ اوس یہِ اوس صاف اصٕل کٲم وٲم ٲسو کٕرمٕژ تُہۍ ٹھیٖک سُہ اوس نہٕ تَتھ ٹیٚنشن کیٚنٛہہ بَس اتھ چھُ یُہے مَسلہٕ یہِ تۄہہِ تۄہہِ کۄتاہ ٹایِم اوسوٕ گوڈنیٚتھ دِیتمُت تَمہِ خٲطرٕ تَنہٕ کٔژ دۄہ گٔۍ گوٚو تۄہہِ چھِو آلریٚڈی گٔمتۍ زٕ ژور دۄہ لیٹ تُہۍ کیاہ ٲسوٕ کَران ییٖتس کالس اچھا تیٚلہِ تہِ چھنا یۄس کٲم دِژ سۄ چھِ برابر پَننِس ٹایِمس منٛز مُکَمل کَرٕن وۄنۍ کیٚنٛہہ چھُنہ بیٚیہِ کَرو کوٗشِش بہٕ کَرٕ کوٗشِش بہٕ دِمو تۄہہِ دۄہ زٕ ژور زٕ پانٛژھ زٕ پانٛژھ کٔژن دۄہن تام ہیٚکِو تُہۍ کَمپٕلیٹ کٔرتھ مگر یِنہٕ بیٚیہِ گَژھہِ پَتہٕ اَڑٕلیٛوک روزِ کِہنۍ چھُنہ ژور دۄہ بجاے پانٛژھ دۄہ دِمو تۄہہِ کَمپٕلیٹ گَژھہِ آسُن سٲرٕے یُس یہِ کیاہ چھِ ونان رپوٹ یہِ گَژھہِ کَمپٕلیٹ آسُن اتھ منٚز گَژھِ نہٕ کٔمی آسٕنۍ بیٛیہِ کُنہِ چیٖزٕچ ٹھیٖک چھا یِم یِِم یِمن یِمن شُرین سِٹار چھُ تھوٚومُت سُہ چھُے ضروٗری کَرُن یِم چھِنہ سِکِپ کرٕنۍ کِہنۍ چلو ٹھیٖک چھُ ٹھیٖک چلو چلو ٹھیٖک چلو ٹھیٖک او کے چلو اسلامُ علیکم